یُس سون بارہمولہ ڈِسٹرک چھِ أمِکۍ یِم لُکھ چھِ تِم چھِ زیادٕ تَر فارمَر کٲم کران یعنی کہ تِم چھِ زیادٕ تَر آکِپیشَن تِہُنٛد چھُ زٔمیٖن دٲری تہٕ کیٚنٛہہ چھِ پریٚویٚٹ جاب کران کیٚنٛہہ چھِ مُلٲزِم دَپَو محلَس منٛز چھِ اَکھ نَفر مُلٲزِم پندہ چھِ پریٚویٚٹ جاب کران البتہ سٲری چھِ فارمَر سۭتۍ کٲم کران یعنی فارمِنٛگ یا ہٮ۪کَو أسۍ ؤنِتھ زٔمیٖن دٲری کران أسۍ ہٮ۪کَو ؤنِتھ سانہِ بارہمولہ ڈِسٹرکُک حال چھُ یِتھ کَنۍ کہ سٲنۍ اِکانمی چھِ امہِ موجوٗب امہِ سۭتۍ ڈیٚولَپ گژھان کہ أسۍ سون آکِپیشَن سون کیٚریر چھُ سٲنۍ کٲم چھِ زیادٕ تَر زٔمیٖن دٲری تہٕ پریٚویٚٹ جاب آ أسۍ چھِ زیادٕ پہمتھ بِزنٮ۪س تہِ کران بِزنٮ۪س حوالہٕ چھِ أسۍ یِتھ کَنۍ ژوٗنٹھ ژوٗنٛٹھ باغَن ہُنٛد بِزنٮ۪س چھِ أسۍ کران زیادٕ تَر یَپٲر یہِ اَکھ ٹَنٛگ بِزنٮ۪س یا ہٮ۪کَو أسۍ ؤنِتھ اۭں ڈوٗنۍ بِزنٮ۪س یا ہٮ۪کَو أسۍ ؤنِتھ زٔمیٖن دٲری یۄس اکثر أسۍ کران چھِ یَتھ منٛز اَسہِ دانہِ چھُ نیران یا کٕنٕک وُشقہٕ یا ہٮ۪کَو أسۍ ؤنِتھ تِل گۄگُل نیران چھُ سٲنۍ بارہمولہ ڈِسٹرکٕکۍ زیادٕ لُکھ چھِ أتھۍ سۭتۍ آوُر أتھۍ سۭتۍ بِزِی تہٕ گورمیٚنٹ جابٕچ چھِنہٕ کٲنٛسہِ اہمیت باسان تیٖژاہ کیٚنٛہہ کیٛازِکہ گورمیٚنٛٹ چھُ وُنکیٚن گورمیٚنٛٹ جاب تہِ آفَر کران کیٚنٛہہ تہٕ وُنکیٚنَس چھِ واریاہ زیادٕ اَن ایٚمپُلایمیٚنٹ گٔمٕژ بےٚروزگٲری گٔمٕژ ییٚمہِ کہ وجہ سۭتۍ زِ وُنکیٚنٕکۍ جوان چھِ غلط چیٖزَن منٛز مُبتلا سپدان امہِ چیٖزٕ نِش بَچہٕ نہٕ موجوٗب چھِ بارہمولہ ڈِسٹرکٕکۍ لُکھ واریاہ زیادٕ اصٕل یِم چھِ پَنٛنٮ۪ن بَچن پَنٛنٮ۪ن زِٹھٮ۪ن بِزِی تھاوان آوٕرۍ تھاوان اَکھ زٔمیٖن دٲری سۭتۍ بیٚیہِ چھِ سۭتۍ سۭتۍ یِم پریویٹ جاب کران پَنٕنٛۍ خرچی ورچی نیرنہٕ موجوٗب بیٚیہِ چھِ یِم دۄیِم چیٖز یُس دۄیِم چیٖز یِمَن کیٛاہ چھِ اَتھ وَنان پَنُن بِزنٮ۪س سیٚکٹر چھُ تَتھ منٛز تہِ چھِ یِم واریاہ زیادٕ برۄنٛہہ پَکنَس منٛز مدد کران سون بارہمولہ ڈِسٹرک یُس چھُ یہِ چھِ زیادٕ تَر زیادٕ تَر چھِ یہِ پاپلَر امہِ موجوٗب زیادٕ تر چھُ یہِ مہشوٗر امے بِزنٮ۪س موجوٗب أسۍ ہٮ۪کَو ؤنِتھ ایٚپٕل بِزنٮ۪س یعنی کہ ژوٗنٹھ بِزنٮ۪س چھِ سارِوٕے کھۄتہٕ بوٚڈ چیٖز بارہمولہ ڈِسٹرکَس منٛز یَتھ منٛز یَتھ وَنٲنی چھِ ایٚپُل ٹاوُن یعنی سوپوٗرَس یا سِرنگرَس تَتہِ چھِ زیادٕ کھۄتہٕ زیادٕ ژوٗنٹھٮ۪ن ہِنٛزٕ منڑی لَبنہٕ یِوان تہٕ تمہِ وجہ سۭتۍ چھِ سٲنۍ اِکانمی ڈِسٹرکٕچ بڑان تہٕ دۄیِم چیٖز چھِ سون دانہِ دانہِ زٔمیٖن یَتھ أسۍ دانہِ چھِ وۄبداوان تہٕ سُہ دانہِ پَتہٕ اِکنامی لحاظ چھِ سٲنِس ڈِسٹرکَس واریاہ زیادٕ مدد کران سون بارہمولہ ڈِسٹرک چھُ اَتھ منٛز چھِ زیادٕ کھۄتہٕ زیادٕ جوان آوٕرۍ ایٚجُوٗکیشنَس سۭتۍ تہٕ تِم چھِنہٕ یژھان گورمیٚنٛٹ جاب تِکیٛازِ کہ وُنکیٚن چھِنہٕ گورمیٚنٛٹَن تِم ویٚکَنسیٖزٕے کڑان یِم تٔمِس کَڑنہِ پَزٕہَن سُہ چھُ صِرِف وُنکیٚنَس گورمیٚنٹ باقِیَن چیٖزَن سۭتۍ بِزِی البتہ سون بارہمولہ ڈِسٹرک چھِ اِکنامی لحاظ ٹھیٖک ٹھاک کیٛازِ کہ ییٚتہِ چھِ وُنکیٚن جوان ہر کانٛہہ پَنٛنِس بِزنٮ۪سَس سۭتۍ یا پَنٛنہِ زٔمیٖن دٲری سۭتۍ یا پَنٛنہِ ایٚجُوٗکیشنہِ سۭتۍ واریاہ زیادٕ مُلَوَث سون کیٚریر چھُ بارہمولہ ڈِسٹرکُک چھُ یہِ کہ أسۍ چھِ وُچھان اگر کانٛہہ پاٹ ٹایِم جاب تہِ چھِ کران سۭتۍ سۭتۍ چھُ سُہ گَرٕچ کٲم تہِ کران یَتھ منٛز زٔمیٖن دٲری چھِ یِوان تہٕ سُہ چُھ تَتھ منٛز زٔمیٖن دٲری منٛز گَرِکٮ۪ن مدد کران یا یَتھ ہٮ۪کَو ؤنِتھ پٲش چھِ گَرِ نیران گُپنَن ہُنٛد گُہہ وغیرہ چھُ نیران یَتھ أسۍ سُہ سُمٛبرٲیِتھ چھِ تھاوان پَتہٕ چھِ سٲنۍ مۄہنی اَتھ چیٖزَس کھاد بناوان تہٕ یِتہِ گُہہ گوبَر چھِ أسۍ نِوان کھہَس تٔمۍ سۭتۍ چھُ سانہِ زٔمیٖنُک أسۍ ہٮ۪کَو ؤنِتھ ذرخیز بنان تہٕ سانہِ زٔمیٖنٕچ کاشتہٕ کٲری یعنی کہ ہٮ۪کَو أسۍ ؤنِتھ سٲنۍ فٔٹلِٹی یا ہٮ۪کَو أسۍ تٔمیُک ؤنِتھ ذرخیز چھُ سون زٔمیٖن بنان تہٕ سُہ چھِ ؤری پَتہٕ ؤری دۄگنہٕ فصل دِوان یا ژوٗنٛٹھ باغَن چھِ أسۍ تراوان سۄ پٲش تمہِ سۭتۍ چھِ سٲنۍ باغ زیادٕ کھۄتہٕ زیادٕ فصل دِوان اِنڈریٚکٹٕلی تہٕ ڈریٚکٹٕلی چھِ سٲنۍ جوان مُلَوَث وُنکیٚن پریٚویٚٹ جابسَن سۭتۍ تہِ بِزنٮ۪س سیٚکٹرَن سۭتۍ یَتھ منٛز أسۍ بیٚیہِ زیادٕ کھۄتہٕ زیادٕ زٔمیٖن دٲری سۭتۍ مُلَوَث چھِ اَسہِ پَزِ زٔمیٖن دٲری کُن زیادٕ کھۄتہٕ زیادٕ دیان دیُن